أربَن أربَن أربَن اینٛڈ روٗلَر سکوٗل یِم چھِ تِمَن منٛز چھِ ساروی کھۄتہٕ بِگ ڈِفرَنٕس یہِ کہِ یِم روٗلَر ایریاز چھِ تِمَن منٛز چھَنہٕ تیٖژاہ ڈٮ۪ولَپمٮ۪نٛٹ آسان کِہیٖنۍ سکوٗلَن منٛز چھِنہٕ آسان مطلب بٮ۪نٛچ فیسَلٹیٖز چھَنہٕ آسان اٮ۪ویلبٕل کٕلاسروٗم فیسَلٹی چھِنہٕ آسان اٮ۪ویلبٕل بٮ۪نٛچ وغیرہ امۍ باقٕے فیسَلٹیٖز چھَنہٕ آسان اٮ۪ویلبٕل البتہ یِم اَر أربَن سکوٗل سکوٗلٕز چھِ آسان تِمَن منٛز چھِ ہَرکانٛہہ فیسَلٹی آسان اٮ۪ویلبٕل تَتہِ چھِ واریاہ زیادٕ اَصٕل ڈٮ۪ولَبمٮ۪نٛٹ آسان ٹیٖچَر چھِ دۄنوٕنی جایَن اَصٕل آسان مگر فیسَلٹی ہِںٛز ڈِفرَنٕس چھِ ساروی کھۄتہٕ بٔڑ ڈِفرَنٕس تِمَن دۄنوٕنی منٛز آسان